آ اَسہِ چھُ واریاہ زیادٕ یُس اَسہِ یہِ آب چھُ یہِ چھُ اَسہِ واریاہ لَٹہِ گَژھان یِمَن وٲلۍ گامَن منٛز چھِ اَسہِ واریاہ پرٛابلِم یۄس یہِ اَسہِ چھےٚ اَسہِ چھُ یہِ آب چھُ گَژھان اَسہِ واریاہ لَٹہِ تہٕ بیٚیہِ چھِ اَسہِ اَمہِ سۭتۍ چھِ اَسہِ یہِ پرٛابلِم گژھان اَسہِ چھُنہٕ پَتہٕ چَنہٕ خٲطرٕ روزان آب کِہیٖنۍ نہٕ یا پَلو آسان اَسہِ ٲسۍ چھَلٕنۍ تِم تہِ چھِنہٕ أسۍ ہیٚکان چھٔلِتھ کِہیٖنۍ نہٕ اَسہِ چھِ یِم تراوان واریاہ ٹایمہٕ پَتہٕ پَتہٕ آب نِن اَکہِ دۄہ آو پَتہٕ تراوان ترٛیہِ دُہۍ اَمہِ سۭتۍ چھُ واریاہ زیادٕ اَسہِ پرابلِم گژھان گامَن منٛز تہٕ بیٚیہِ چھِ یہِ سانہِ زِندگی تہِ واریاہ گنٛدٕ اَثر تراوان اَمہِ سۭتۍ چھُ اَسہِ یُس اَسہِ یہِ موٚکُر آب چھُ اَسہِ پَتہٕ پیٚوان چیوٚن اَسہِ اَگر نہٕ اَسہِ آب آسان چھُ پَتہٕ چھُ اَسہِ پیٚوان یہِ موٚکُر آب کۄلَن ہُنٛد آب چیوٚن تِکیازِ سُہ چھُنہٕ آسان صاف کِہیٖنۍ نہٕ پَتہٕ چھِ اَسہِ پیٚوان یِمنٕے کۄلَن ییٚلہِ نہٕ آب چھُ آسٲنی پیٚوان چھِ اَسہِ یِمَن کۄلَن ہُنٛد آب چیوٚن تہٕ پَتہٕ چھِ اَسہِ گَژھان اَمہِ سۭتۍ واریاہ زیادٕ بٮ۪مارِ ظٲہٕر بیٚمارِ تہِ چھےٚ گَژھان ظٲہٕر یا پَلو تہِ چھِنہٕ اَسہِ صاف یِوان چھَلنہٕ کِہیٖنۍ تہٕ امہِ آبہٕ سۭتۍ چھِ اَسہِ واریاہ زیادٕ پرٛابلِم گَژھان